لوٗکھ ہَسا چھِ خانٛدرَس پٮ۪ٹھ دِوان ماہرِنیٚن کیٚنٛہہ تحفہٕ أڑۍ ہَسا چھِ دِوان سۄنہٕ سٕنٛز واجہِ أڑۍ چھِ اَنان پننہِ طاقتہٕ حِساب پونٛڈ أڑۍ چھِ اَنان یا بیٚیہِ کیٚنٛہہ سۄنہٕ سیٚٹ اَنان کیٚنٛہہ دوٗر اَنان ڈاوری نَہ سا چھِنہٕ منٛگان کانٛہہ پرٛیٚتھ کانٛہہ چھُ دِوان پننہِ لولہٕ پننہِ شوقہٕ پننہِ طاقتہٕ حسابہٕ ڈِمانٛڈ نَہ سا چھَنہٕ گژھان کیٚنٛہہ یہِ اِنسانَس طاقت آسہِ تہِ چھِ ماہرنہِ مان ژٕ ماہرنہِ خانٛدرَس پٮ۪ٹھ واتان أڑۍ ہَسا چھِ رۄپیہِ مال اَنان أڑۍ چھِ کیٚنٛہہ پَننہِ آیہِ کیٚنٛہہ گِفٹہٕ دِوان تٔمِس کیٚنٛہہ مِثال برٛونٛٹھ کُن ضروٗرت لَگہِ گیٖزَر اَنان کیٚنٛہہ یا أڑۍ کانٛہہ چھِ اَنان واشِنٛگ مِشیٖن اَنان یۄس تٔمِس مگر سۄ نَہ سا چھَنہٕ ڈِمانٛڈ کَران کیٚنٛہہ سۄ ہَسا چھِ اِنسان اَنان پننہِ شوقہٕ پننہِ لولہٕ خانٛدَرَس پٮ۪ٹھ ہَسا چھِ نَمَے نَمَے گِفٹہٕ یِوان ماہرِنیٚن دِنہٕ یا أڑۍ ہَسا چھِ اَنان پننہِ آیہِ مطلب ٲں کانٛہہ تہِ چیٖز فار ایٚگزامپٕل بُلووَر چھِ اَنان اگر کانٛہہ لوٚکٹے اَنہِ بُلو وَنٛدَس خٲطرٕ سردی منٛز بَچاو خٲطرٕ چھِ أڑۍ اَنان بُلووَر یا أڑۍ چھِ اَنان دِوان کَش کانٛگٕڑ کانٛگٕڑ یَتھ منٛز فایَر پواٹ نار چھُ یِِوان زالنہٕ سُہ چھِ وَنٛدَس دِوان وُشنیر تِتہِ ہَسا چھِ أڑۍ دِوان پننہِ پَنٕنۍ حِسابہِ ہسا چھِ دِوان پرٛیٚتھ کانٛہہ کیٚنٛہہ نَتہٕ کیٚنٛہہ گِفٹہٕ ماہرِنہِ خانٛدَرَس پٮ۪ٹھ